حال حالے اوٚن مےٚ ایٚمیزان پٮ۪ٹھ واریاہ اَصٕل پروڈَکٹ یَتھ بٕلینڈ جیٚٹ چھِ وَنان یہِ چھُ اکھ ہیٚنٛڈ مَکسر ییٚمہِ سۭتۍ أسۍ کُنہِ تہِ میوَس جوٗس چھِ ہیٚکان کٔڑتھ اَمِچ ریٹ باسے مےٚ واریاہ اَصٕل اَتھ چھ واریاہ منٲسِب ریٹ باقیو جوٗس مَکسرو کھۄتہٕ ییٚلہِ بیٹری ہٕنٛز کَتھ چھِ کران یہِ چھُ واریاہ اَصٕل بیٹری بیک اپ دِوان بیٚیہِ چھِ یہِ چلدی چارٕج گژھان بیٚیہِ چھِ ہیٚکان یہِ آرام سان اورٕ یور نِتھ تہٕ بیٚیہِ چھِ اَتھ منٛز واریاہ مےٚ بَنٲے اَتھ منٛز واریاہ شیک یِتھ منٛز مےٚ کیلن ہُنٛد جوٗس بَنوو یا ڈراے فروٹ شیک بَنوو یا لٔسی تہِ بَنوٕم بیٚیہِ بَنٲوٕم مُجہِ ژیٚٹِنۍ تہِ مےٚ باسیٚو یہِ واریاہ اَصٕل پروڈکٹ اَگر اَمہِ چیٚن بٕلیڈن ہٕنٛز کَتھ کَرو تِمن چھنہٕ سہل سہل کھاے لَگان کیٚنٛہہ بیٚیہِ چھِ تم واریاہ سَخت بٕلیڈ تہٕ یہِ چھُ واریاہ دوٚر پروڈکٹ حال حالٕے پیٚو مےٚ یہِ شلفہٕ پٮ۪ٹھ پَتھر تہٕ اَتھ گوٚو نہٕ کہینٛۍ بیٚیہِ چھُ اَتھ فِلٹر لٲگِتھ ییٚمہِ کِنۍ جوٗس یا کانٛہہ شیک چھُ آرام سان فِلٹر گژھان